ہیٚلو اَسلامُ علیکُم ٹھیٖک چھِوٕ حَظ تُہۍ چھِوٕ حَظ ٹیلر مےٚ اوس فِراکھ سوٗٹ یہِ اَتہِ ترٛوومُت مےٚ اوس میجرمٮ۪نٛٹ کَرنہِ یُن بہٕ یِما اَدٕ کیٛاہ ٹھیٖک چھُ